ہیٚلو اَسلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک پٲٹھی شُکُر حظ خُدایَس کُن تُہۍ چھُو جان محمد لوکَل سِنٛگَر یُس گٮ۪وَن وول چھِ یِوان گانٛدَربَلَس منٛز مانٛنہٕ ہے اَسہِ حظ ٲسۍ تُہٕنٛز ضروٗرَت ٲسۍ اَسہِ اَسہِ چھِ أکِس جایہِ اِوینٹہٕ حظ چھِ اَسہِ بہٕ چھُس ایٚز کوٚمنِٹی اِوینٛٹ پُلینَر حظ چھُس بہٕ اَسہِ چھُ مےٚ چھُ فَنٛکشَن اَکھ چھُ مےٚ سُہ چھِ پُلین کَرٕنۍ مےٚ تَتھ چھِ تِمَن ضروٗرت اَکھ لوکَل سِنٛگَر حظ تہٕ پَتہٕ کوٚر مےٚ معلوٗم سٲرسٕے تہٕ دوٚپُکھ جان محمد چھُ تہٕ مےٚ دوٚپ وَلہٕ سا بہٕ کَرٕ تۄہہِ سۭتۍ کَنٛٹیکٹہٕ اَسہِ حظ چھِ فَنٛکشَن چھِ فَنٛکشَن چھِ اَسہِ حظ کُنوُہ وُہ اکتوبَر حظ چھِ اَسہِ آ کُنوُہ وُہ اکتوبَر چھِ اَسہِ فَنٛکشَن تَتہِ چھُو تۅہہِ حظ گٮ۪وُن تۄہہِ چھُو تَتہِ راتَس گٮ۪وُن تَتہِ تُہۍ ؤنۍتَو مےٚ تُہۍ چھُو حظ اَتھ ڈیٹَس پٮ۪ٹھ یلہٕ کِنہٕ نہٕ آ آ اَکھ چیٖز چھِ کَرٕنۍ کٲم تُہۍ چھُو کُنٕے زوٚن آسان کِنہٕ تۄہہِ چھُو ٹیٖم آسان اَچھا تُہۍ ؤنۍتَو مےٚ تُہۍ کیٛاہ ہیٚیِو مےٚ ریٹ یہِ حظ چھُ یہِ کہِ گامسٕے منٛز چھِ اَسہِ ییٚتی ووکرَسٕے منٛز چھِ اَسہِ یہِ اِوَٮ۪نٹہٕ اَسہِ کَرُن تُہۍ ؤنۍ تَو مےٚ ریٹ کیٛاہ ہیٚیِو تُہۍ اَہَن حظ گانٛدَربَلَس منٛز چھُ ووکُر اَکھ جاے تٔتی چھُ اَسہِ راتَس چھِ اَسہِ فُل نایِٹ گٮ۪وُن

نہَ نہَ سُہ چھُو نہٕ تۄہہِ لُکھ ترٛاوَن نا مطلب سُہ گژھٮ۪و تۄہہِ مطلب سُہ ؤٹِو تُہۍ مگر سُہ یِیَو تۄہہِ پَتہٕ کاوُنٛٹ کَرنہٕ مُجرا یعنی کہِ آ یوٗتاہ تُہۍ مےٚ ریٹ ؤنِو نا سۄ گژھِ تَتھ منٛز مُجرا تۄہہِ سۄ ہَن تہِ تُہۍ کیٛاہ مطلب تُہۍ کیٛاہ ہیٚیِو مےٚ نایٹَس یعنی کہِ کَتھ ریٹہٕ منٛز بہٕ وُچھٕ نا اَچھا ٹھیٖک ٹھیٖک چھُ سُہ کَرو ٹھیٖک ٹھیٖک سُہ چھُ ٹھیٖک تَمیُک چھُ سہل تہٕ اَکھ چیٖز گژھِ مےٚ کٲم حظ یہِ یہِ سُپیٖکَر وُپیٖکَر آسہٕ نَو تۄہہِ پَنٕنی سٲری سِسٹَم اَچھا تُہۍ چھُو ہُہ آ یہِ تُہٕنٛدِ تھرٛوٗ حظ چھِ مےٚ تۄہہِ مےٚ کٔرِو نہَ ہٮ۪کَو بہٕ تُہۍ بہٕ رٔسیٖو کٔرِتھ نہَ ہٮ۪کَو تۄہہِ چھُو پانٕے دِمَو بہٕ اَکھ فِکسٕڈ ڈیٹ بہٕ کَرَو تۅہہِ لوکیشَن کَرہو تۄہہِ بہٕ ٹھیٖک چھُ ٹھیٖک آ ٹھیٖک حظ چھُ مگر وۅنۍ کٔرۍزیٚو تھوڑا یہِ حظ چھِ یِم چھِ غریٖبٕے تھوڑا گوٚژھُس کم پہنتھ گژھُن تہٕ اَسہِ حظ چھُ پانہٕ یِم أسۍ چھِ اِوٮ۪نٹ پُلینَر اَسہِ چھُ پٮ۪وان وۅنۍ أمۍ سُنٛد خا مطلب گَرٕ وٲلۍ سُنٛد تہِ خیال تھاوُن تُہٕنٛد تہِ تھاوَو أسۍ خیال تہٕ تھوڑا اَگر کیٚنٛہہ کٔرِو زٕ ژور ساس کَمٕے تہٕ أسۍ نِباوَو یہِ اَدٕ ٹھیٖک چھُ ٹھیٖک بہٕ کَرہو تۄہہِ تیٚلہِ لوکیشَن سیٚنٛڈ تہٕ بیٚیہِ کَرہو بہٕ تۄہہِ ایڈوانسَس منٛز تہِ سٮیٚنٛڈ چلو چلو ٹھیٖک حظ چھُ چلو اَسلام علیکُم